آ یُتھ قٕصہ چھُنہٕ مےٚ زیادٕ گوٚمُت حظ کینٛہہ آمُت وٕنہِ یَتھ منٛز پنٛنہِ اٮ۪کسپیٖریَنسہِ منٛز مگر اَکہِ ساتہٕ حظ ٲسۍ أسۍ أسۍ ٲسۍ کیرَلا گٔمٕتۍ تَتہِ ٲسۍ یِم فِشَرمین یِم ٲسۍ گاڈٕ ہٲنٛز ٲسۍ یِم ٲسۍ گاڈٕ رَٹان اور اَسہِ اوس پوٚرمُت تَمہِ برونٛٹھ کِتابَن منٛز یہِ ٹیوٗنا چھےٚ آسان واریاہ بٔڑ فِش یا ونو سیل فِش چھِ آسان یِم یِم بَجہِ فِشِز چھِ آسان یِمَن اوس اَسہِ خاب یہِ وٕچھنُک گوٚو اَلبتہ یُتھُے یِم اورٕ ٲسۍ پَکان یِمو ہَسا رٔٹ واریاہ زیادٕ بَجہِ گاڈٕ واریاہ زیادٕ تِم آسہٕ سانہِ کھۄتہٕ تہِ واریاہ بَجہِ اور أسۍ ٲسۍ نہٕ اٮ۪کسپٮ۪کٹ ییٖژاہ بَجہِ کَران گاڈٕ کینٛہہ مگر واریاہ خۄش گوٚو اِنسان یہِ وٕچھِتھ ہے نہ ہے یِم زبردس گاڈٕ یُتھُے وٕچھان چھُ الگ الگ اللہ تعلیٰ سٕنٛدۍ قٕسٕم اللہ تعلیٰ سٕنٛدۍ رنٛگ کۭتیٛاہ چھِ یِم آسان اور یِم اَسہِ وٕچھۍ تہٕ بَڑٕ مَزٕ آو تَتھ اٮ۪کسپیٖرینسَس بَڑٕ خۄش گوٚو اِنسان نہ اہن سا آ بلکل یِم ٲسۍ پَجِمَژ آسہٕ گاڈٕ تِم آے اَز بلکُل وٕچھنَس منٛز اور کیٛاہ چھُ وَنان اَتھ الگ الگ واریاہ زیادٕ قٕسٕم یِم نہٕ اَسہِ ییٚتہِ اَسہِ کِتابَن منٛز آسہٕ مطلب نا پرٛٮ۪کٹِکٔلی وٕچھمَژٕ آسہٕ کینٛہہ تِم وٕچھ تمام لگ بگ لگ بگ تمام قٕسمٕچ گاڈٕ وٕچھ اَسہِ